سلام وعيکُم ورحمتہ اللہ وبرکاتہُ أسۍ حظ چھِ کَران گارڈنَس منٛز واریاہ سورسِز یوٗز گۄڈنیکُے سَوال چھِ أسۍ تُلان تہٕ دِوان اَتھ آب حظ گۄڈن گۄڈٕنٮ۪تھ گۄڈٕنیُک چیٖز چھِ أسۍ کَران اَنان حظ چھِ درٛمٕنۍ اَکھ زٕ حِصہٕ تُلان حظ لاگان زٔمیٖنَس منٛز یُتھ حظ گارڈَن ہیوٚر کُن چھُ کھَسان پَتہٕ حظ چھِ کٲم گژھان حظ یُس حظ یہِ گارڈَن چھُ آسان أسۍ حظ چھِ اَتھ آب دِوان حظ یُتھ حظ چھُ تھوڑا ہیوٚر ہیوٚر کُن چھُ گژھان پتہٕ حظ چھِ کٲم گژھان اگر نہٕ حظ یہِ زیادٕ جلدی چھِ بَڑان اَمیُک گاسہٕ کِہیٖنٛۍ پَتہٕ چھِ أسۍ کٲم کَران تُلان کھاد تہٕ لگاوان حظ اَتھ حظ کیٚنٛہہ میٚٹیٖریل چھِ کَران أسۍ یوٗز بَس چھِ أسۍ دِوان اَتھ حظ یہِ چھِ گژھان جلدی جلدی ہیوٚر